ہیٚلو وعلیکُم اسلام اچھا حظ سکوٗل ہیٚکہِ نہ حظ یِتھ اچھا لیٖو چھَس حظ تھاوٕنۍ کٔژن دۄہن پیٚٹھ ادٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ آدٕ سا